بالکل یہِ چھُ صحیح زِ وٕنکیٚن چھِ شُرۍ یِم زَن چھِ تِم چھِ زیادٕ تَر تہُنٛد وقت یِمنٕے سِکریٖنَن بٔتھِ کَنۍ گُزاران موبایِل چَلاوان ٹی وی وٕچھان کَمپیوٗٹَر گیمہٕ باقٕے چیٖز أتھۍ پٮ۪ٹھٕے تہٕ پَنُن زیادٕ تَر وَقت سرف کَران اور وٕنکیٚنَس کھیل کوٗدنِش زیادٕ پَہَن دوٗرٕے روزان پنٛنٮ۪ن گَرَن منٛز أنٛدرٕ کَنی بِہِتھ یِمنٕے سِکریٖنَن بٔتھِ کَنۍ آسان اور یِمنٕے سِکریٖنَن سۭتۍ پَنٕنۍ کٲم کار سورُے کینٛہہ یوٚہَے سَمٕجھ یِمنٕے سۭتۍ آسان لٔگِتھ ییٚمہِ سۭتۍ تِہِنٛدِس صحتَس پٮ۪ٹھ دٮ۪مٲغی صحت یا جِسمٲنی صحت دۄنؤنی پٮ۪ٹھ اَکھ ہُہ بُرٕ اَثر چھُ پیٚوان مگر وٕنکیٚن چھِ یہِ سماج اَمی حِساب زِ وٕنکیٚن چھِ اکثر بیشتَر وقت شُرۍ گُزاران یِمنٕے موبایلَن پٮ۪ٹھ باقٕے چیٖزَن پٮ۪ٹھ سِکریٖنَن پٮ۪ٹھ کوٗشِش چھِ کَرٕنۍ زِ پرٮ۪تھ کانٛہہ مول موج سماجُک یا زی شعوٗر یُس باشِنٛدٕ آسہِ تٔمِس پَزِ کوٗشِش کَرٕنۍ تِم کینٛہہ چیٖز کَرنٕکۍ ییٚمہِ سۭتۍ زَن یِم شُرۍ مُتٲثر گژھن یِمو کھیلو سۭتۍ تہٕ واپَس یِنۍ کھیلَن کُنتھٕے اِسلیے چھِ یہِ ضٔروٗری زِ اَسہِ پَزِ کوٗشِش کَرٕنۍ زِ یِم شُرۍ پَنٕنۍ واپَس کھیلَن کُن اَنٕنۍ یِم گِنٛدنَس کُن واپَس رٲیِج کَرٕنۍ تَمہِ خٲطرٕ پَزِ اَسہِ یِمَن گامہٕ لٮ۪ولہِ پٮ۪ٹھ یا محلہٕ کِس لٮ۪ولہِ پٮ۪ٹھ یا ڈِسٹِک لٮ۪ولہِ پٮ۪ٹھ تٔحصیٖل لٮ۪ولہِ پٮ۪ٹھ گورمینٛٹَس تہِ پَزن باقٕے پَبلِک یِم زَن اٮ۪ن جی اوز چھِ باقٕے چھِ تِمَن پَزن کینٛہہ گیمہٕ آرگٕنایِز کَرنہِ یِم زَن یِم شُرۍ یَتھ منٛز حِصہٕ آسن نِوان اور تَمہِ پَتہٕ تِمَن حوصلہٕ اَفزٲیی کَرٕنۍ تِمَن ایٚنامات دِنۍ باقٕے چیٖز دِنۍ بلکہِ یہِ پَزِ اَسہِ وٕنکیٚن سکوٗلَن منٛز ضٔروٗری اَکھ سَبجَکٹہٕ بَناوُن گیمَن ہُنٛد ییٚمہِ سۭتۍ زَنہٕ شُرۍ اُکُن تہِ رٲیِج گژھن اور تِم تہِ کَرن پںٛنہِ زندگی منٛز یہِ سِکریٖن باقٕے چیٖز کَم استعمال اور واپَس پھیرن یِمَن گیمَن ویمَن کُن گِنٛدٮ۪ن کَرن ییٚمہِ سۭتۍ زَن تِہُنٛد صحت باقٕے سوُرے ٹھیٖک روزِ